بہٕ چھُس گورمیٚنٹَس پٮ۪ٹھ یہے اُمید تھاوان زِ گورمیٚنٹ چھ واریاہ حدس تام گامَن تہٕ قَصبَن اَندَر صحتٕچ سہۄلِیات دٔسِیاب تھاوان یِتھ منٛز گورمیٚنٹَن واریاہ نَیہ نَیہ سِکیم وُجودَس اںہِ تہٕ یِتھ منٛز یِمَن سۭتۍ لُکَن وارِیاہ مَفاد ووت تہٕ یمہٕ تہٕ بیٚیہ کوٚر گورمیٚنٹَن واریاہ زیادٕ گامَن اَندَر سَب سیٚنٹٲرٕس میٚڈِکَٕل سَب سیٚنٹٲرٕس قٲیِم ییٚمہِ سۭتۍ لُکَن وارِیاہ حدَس تام فٲید ووت صِحتَس اَنٛدَر تہٕ ہَسپَتالَن اَنٛدَر تہِ آیہِ واریاہ سہولِیَت وَرتاونہٕ گورمیٚنٹَس سۭتۍ تہٕ گورمیٚنٹَن کَرِ نَیہ نَیہ مِشینہ ہَسپَتالَن اَندَر دٔستِیاب تہٕ ڈاکٹٲرن ہُنٛد ڈاکٹرَن ہُنٛد رٕژ جَماعت آیہِ ہَسپَتالَن اَندَر دٔستِیاب تھاونہٕ نہ نہ نٔرسَن ہُنٛد یُس دٔستِیٲبی ٲس تمہِ سۭتۍ تہِ ووت ہَسپَتالَن اَندَر واریاہ سہولِیَت ٹَرانٕسپوٹیشنٕچ یوٚتام کَتھ چھ ٹَرانَٕسپوٹیشنَس پٮ۪ٹھ چھِ گورمیٚنٹ کٲم کَران تہِ تہٕ کَٔرٕنۍ تہِ گۄڈٕنِچی کَتھ چھ ٹَرانٕسپوٹَس اَندَر یِتھ منٛز گورمیٚنٹَن پَننہِ گورمیٚنٹ بَسہٕ چالو کَرِ ییٚمہِ سۭتۍ لُکَن واریاہ فٲید ووت یِنَس گَژھنَس اَندَر چاہے سرینَگَر پٮ۪ٹھ بٲقیَن مَزافٲتی عَلاقَن تہٕ گامَن اَندَر یُس بَس سٔروِس گورمیٚنٹَن قٲیِم کٔر تمہِ سۭتۍ ووت تھٔدِس پَیمانَس پٮ۪ٹھ لُکَن مَفاد تہٕ وُنہِ تہِ چھ یِمہٕ سٔروِس چَلان تہٕ یِنہٕ وٲلِس وقتس چھ گورمیٚنٹ سرینَگَر شَہرَس اَندَر تہٕ گامَن تہٕ دۄیمٮ۪ن ضلعن اَندَر تہِ سٔروِس دٔستِیاب تھاوُن یِژھان تہٕ اَتھ پٮ۪ٹھ چھ کٲم کَران تہِ تہٕ پٮ۪ٹھ چھ زیادٕ کٲم کَرنٕچ ضرورَت تہِ ہیٚلٕتھ کِیَرَس تہٕ آمَد رَفتَس تہٕ ایٚجوکیشنَس اَندَر تہِ چھ گورمیٚنٹ وارِیاہ حدَس تام کٲم کَران ایجوکیشن پالسیز انان برۄنٛہہ کُن تہٕ طالبہِ عِلمَن خٲطرٕ نَیہِ نَیہِ سِکیم دٔستِیاب تھاوان تہٕ نَیہِ نَیہِ تَجرُبہ سۭتۍ ٹِکنالجی سۭتۍ وابَسطہٕ سُماٹ کَلاسِز کُن رُجہان بَڑاوان تہٕ ییٚمہِ سۭتۍ لُکَن واریاہ مَفاد واتہِ